ہیٚلو وعلیکُم سَلام اَسلام وعلیکُم

آ ؤنِو تُہۍ کۅس کِتاب ٲسوٕ نِمٕژ تۅہہِ ترٛےٚ کِتاب سُہ گوٚو پٔر ہٮ۪ڈ گوٚو آل موسٹ ٹوٗ ہَنٛڈرَڈ ٹٮ۪ن

وُچھ حظ لیٹ کیٛاہ وَنہٕ بہٕ اَتھ یہِ چھُ پرٛابلِم سَمجہٕ بہٕ یہِ پرٛابلِم چھَنہٕ آسان مگر بیٚیِس آ بَچس تہٕ چھِ ضروٗرت آسان کِتاب کیٚازِ کانٛہہ چھُ غٔریٖب بَچہِ آسان یُس بیٚیِس بیٛاکھ کِتابہِ پیٚٹھ آسہِ نَظر تھٲوِتھ تو یہِ چھُ فایِن دِیُن آسان اَتھ کیٛاہ کَرو کَم اسہِ کَرُن بہٕ ہیٚکہٕ نہٕ کَم کٔرۍتھٕے یہِ چھُ آسان پا پوٚلیسی یِژھٕے اَتھ کیٚنٛہہ چھُنہٕ ژٕ أنۍزِ چھُٹی چھِ دۄن دۄہَن زٕ دۄہ چھِ چھُٹی ژٕ أنۍزِ آ مَنٛڈے دۄہ أنۍزِ تِم سۭتۍ تہٕ تَتی کَرو أسۍ کیٚنٛہہ نَتہٕ کیٚنٛہہ اَتھ معاملَس حَل تیٚلہِ اَلبتہٕ آ فایِن ہیٚکہِ نہٕ کَم گٔژھِتھ توتہِ وُچھٕ بہٕ اَتھ آسان حَل کیٛاہ آسہِ تہٕ سُہ ہیٚکو أسۍ کٔرِتھ اَتھ چھُنہٕ چھُنہٕ نَتہٕ گَژھِ نہٕ یہِ چھُ آسان اگر نہٕ یہِ وَقتَس پیٚٹھ گَژھِ کِتاب اَنٕنۍ واپَس کیٛاز بیٚیِس بَچَس تہِ چھُ ضروٗرت آسان آ سٲری چھِ کِتابَن پیٚٹھ آسان نہ بہٕ چھُس بہٕ چھُس سَمجان پرٛابلِم ہیٚکہِ گٔژھِتھ بہٕ چھُس سَمجان بارحال اوس اِنفارٕم اوس اسہِ گۄڈنیٚتھ کَرُن تۅہہِ کہِ کِتاب گَژھِ وَقتَس پیٚٹھ اَتھ چھِ اگر وۅنۍ کیٚنٛہہ مَجبوٗریات پیٚیہِ یا کیٚنٛہہ پرٛابلِم ٲس گَرِ تیٚلہِ پَزِ تھاوُن تیٚلہِ پَزِ تھاوُن گۄڈنٮ۪تھٕے فون کٔرِتھ یا پَزِ کٲنٛسہِ اَتھۍ شیٚش ترٛاوٕنۍ کہِ اَسہِ اسہِ حظ گَژھِ تھوڑا لیٹ اَسہِ نَتہٕ چھُ تہٕ اگر تِم اگر تِم ووٚنمُت آسہِ ہے مےٚ مےٚ آسہِ ہے کیٚنٛہہ چھُنہٕ مےٚ آسہِ ہے تَتھ زٕ دۄہ ایٚکٕسٹینٛڈ کَرنٲمٕتۍ تَتھ یا آسہٕ ہَن مےٚ ہَفتہٕ کَھنٛڈ اَتھ ایٚکٕسٹینٛڈ کَرنوومُت بہٕ ہیٚکہٕ ہا نہٕ ؤنِتھ یِمن کیٚنٛہہ چھُنہٕ تٔمِس چھُ ایٚکٕسٹینٛڈ گوٚومُت ہَفتہٕ تٔمِس چھُ ریدۍ ریدۍ دۅیہِ پھِرِ اِشوٗ کَرنٲمٕتۍ تِمہٕ تہٕ اَتھ ما ہیٚکہِ ہے یہِ معاملہٕ گٔژھِتھ تہٕ وَلہِ کیٚنٛہہ چھُنہٕ تہٕ وۅنۍ وُچھَو أسۍ کیٛاہ باسہِ اتھ آسان حَل تہٕ ییٚلہِ تُہۍ وَنان چھِو پرٛابلِم ٲس تھوڑا گٲمٕژ کیٚنٛہہ چھُنہٕ أسۍ تہِ چھِ بِہِتھ ییٚتیٚتھ تُہۍ یٖیزیٚو آ ژٔنٛدٕرۍ وارِ دۄہ تہٕ أسۍ تہِ کَرو اَتھ اِنشاء اَللّہ صفٲیی